مےٚ میٚکزِمَم ٲسۍ مےٚ سٲری سَبجکٹ پَسنٛد مگر میون فیورِٹ سَبجَکٹ سکوٗلَس منٛز سُہ اوس ساینٛس ساینس یُس چھُ ساینس ڈِفرنٛٹ سَبجکٹ یتھ منٛز اِنسان سونٛچان چھُ سونٛچ ڈِفرَنٛٹ ہاں میٚتھَمیٚٹِکس تہِ اوس مےٚ پسنٛد مگر میٚتھَمیٚٹِکس یُس چھُ سُہ چھُ ٹَف آے لاے مےٚ اوس پَسنٛد ساینٛس ساینٛس منٛز میگ میٚگزِمَم فِزِکٕس کیازِ فِزِکٕس یُس چھُ فِزِکسَس منٛز اِنسان ییٚلہِ سونٛچُن چھُ سُہ چھُ ڈِفرَنٹ لیولہِ پٮ۪ٹھ واتان اور آے واز ایٚنج مےٚ اوس پَسنٛد فِزِکسٕے اِوٕن زِ مےٚ ٲسۍ بَیالجی تہِ اَصٕل تَگَان باقٕے سَبجَکٹ تہِ ٲسۍ مےٚ اَصٕل مگر فِزِکٕس یۄس ٲسۍ سۄ ٲسۍ مےٚ فیورِٹ سَبجَکٹ وٕنہِ تہِ چھِ مےٚ فیورِٹ سَبجَکٹ وٕنہِ چھُس بہٕ فِزِکٕس پَران ایٚنٛڈ آے لَو اِٹ